مےٚ چھِ ریٖڈِنٛگ واریاہ زِیادٕ پَسَنٛد بُک بُک ریٖڈِنٛگ واریاہ زِیادٕ پَسنٛد اِیٖز کَمپِیٲڈ ٹُو گوٗگُل پؠٹھ پَرُن یا کہیٖں باقٕے سُورسو پؠٹھ پَرُن یُتھ گَوم یہِ سِسٹَم چھِنہٕ مےٚ پَسنٛد تیٛوٗت کیٚنٛہہ یوٗت مےٚ بُک ریٖڈِنٛگ پَسنٛد چھِ ہا بہٕ چھَس بُکُس واریاہ اَنان تہٕ پران تِم چھَس بہٕ ماٹِوِیشنَل یِم مےٚ بُکُس چھَس بہٕ اَنان یِم ماٹُوِیٹ کَرَن اَنسپایِریشنَل بُکُس چھَس بہٕ اَنان یا لِٹرِیچَر چِھ بُکہٕ چھِ فرِکشِنل سِٹوریٖز چھِ یا ڈیلِی یِم مےٚ پَنٕںہِ سَبجکٹَس رِ رِگاڈِنٛگ بُکُس چھِ تِم چھَس بہٕ اَنان مگر ییٚتہِ چھُنہٕ کٕہٕنٛے چیٖز سیکنٛڈ ہینٛڈ بُک سِٹور تَتہِ چھَس نہٕ بہٕ اَنان بہٕ چھَس یا تہِ چھَس بہٕ آن لایِن کران پٔرچیز بُکُس نَتہٕ چھَس بہٕ کران کٲم تہٕ بہٕ چھَس اَنان یُس اَسہِ نٔزدیٖکی بُک شاپ چھُ بُک شاپ چھُ آسان تَمے پؠٹھ چیٖپ سیکنٛڈ ہینٛڈ بُک سِٹور چھُنہٕ آسان کیٚنٛہہ بُکَن ہُنٛد اَصٕل اصلی اچھی خاصٕے ریٹَس پؠٹھ چھُنہٕ میلان یُس یِیٚتہِ نٔزدیٖک چھُ آسان دُکانٛدار یا سریٖنَگر یِیٚتہِ چھُ میلان دوٗر دوٗر لال چوک چھِ میلان گژھان أسۍ بُک سِٹورَن پؠٹھ تَتہِ چھِ واریاہ بُک سِٹور ییٚتؠن أسۍ بُکُس چھِ پٔرچیز کران بُک رِیٖڈِنٛگ چھُ اَکھ واریاہ اَصٕل ہیبِٹ یہِ پَزِ اِنکَلکیٹ ہَر کٲنٛسہِ کَرُن ہا بیٚیہِ چھِ ییٚتہِ کیٛاہ چھُ گوٚمُت مےٚ وُچھ پچھلی بار پٔتۍمٮ۪و واریاہو ٹایِمو پؠٹھ وُچِھ مےٚ کہِ یِم بُک سِٹور یِم چھِنا بُک سِٹور آ تِم آیہِ وُچھنہٕ کہِ تِم چھِنہٕ وۅنۍ روٗدمٕتۍ تیٖتِیٛاہ تہِ کِہیٖنٛۍ کیٛازِ کہِ لوٗکو کوٚر سِٹاٹ وۅنۍ گوٗگل تھرٛوٗ یِہَے اِنٹَرنِیٹ یُس یہِ ریڈی میڈ مِٹیٖریَل چھُ آسان ایٚوِیلیبُل سُے وُچھُن سُے کَنسَلٹ کَرُن مگر ہُہ اوس سُے تہِ اَصٕل کہِ بُک پٔرچیز کَرٕنۍ پَتہٕ تَمہِ پؠٹھ پَرُن بُک ریٖڈِنٛگ اوس اکھ اَلگٕے مَزٕ یِوان سُہ مزٕ چھُنہٕ اَسہِ یِوان وۅنۍ آ یِمو گوٗگُل یِمو گیجَٹٕس یِمو سُورسو پؠٹھ چھُنہٕ سُہ مَزٕ یِوان پَرنَس یُس بُک ریٖڈِنٛگ سٟتۍ اوس پَتہٕ بیٚیہِ اوس واریاہ اِنسانَس بُک کران پٔرچیز پَتہٕ اوس سُہ پران بُک ریٖڈِنٛگ بُکُس روزان پانَس نِش یہِ چھُنہٕ آسان یُس ڈیٹا چھِ آسان سُہ کوٚت واتہِ سُہ چھُ ڈِلیٖٹ تہِ ہؠکان گٔژھِتھ منٛزٕ اورٕ یور پرٛابلِم تہِ گژھان آ یُس بُک بُک چھِ اکھ بُک کھرِوٕنۍ سُہ چھِ واریاہ اَصٕل ہیبِٹ چھُ یہِ بُک مےٚ چھِ بُکُس اَننہِ پسَنٛد أسۍ چھِنہٕ اَنان چیٖپ سیکِنٛڈ ہینٛڈ بُک کِہیٖنٛۍ أسۍ چھِ آسان اَچھے خاصے رِیٹ چھُ آسان دُکانَن پؠٹھ تہٕ أسۍ چھِ کران پٔرچیز تٔتِی بُک